اَسہِ پٮ۪ن پَنٛنہِ ارد گِرد خیال تھاوُن گنٛدگی پے نہٕ پھٲلوٕنۍ کِہیٖنۍ ڈَسٹ بِن گژھَن پرٛاپر آیَس منٛز لگاونہٕ یِنۍ